اَسَلام علیکُم وعلیکُم سَلام ٹھیٖکٕے چھُوا اَصٕل پٲٹھۍ تُہۍ چھُوا ٹھیٖکٕے بہٕ چھُس گامہٕ پٮ۪ٹھ یہِ ہَسا یہِ نفر اَکھ میون چھُ عرضا اَکھ آ بہٕ چھُسَے یہِ ہَسا یہِ غریٖب خاندانُک لٔڑکہٕ مےٚ گوٚژھ سیٖمٹ

مےٚ بوٗز یہِ ہَسا یہِ بہٕ گٔیوس اَستان مےٚ وَنیو اوقاف والٮ۪ن تِمو دوٚپ پھلٲنۍ جاے چھُو ڈیٖلَر تٔمۍ سٕے وَن وۄنۍ ژٕ چھُکھ اَتھ اَنٛدَر کٲم کَران ژےٚ چھے خبر ژےٚ چھے پانَس ژےٚ چھے پانَس خبر سیٖمٹھ کُس چھُ اَصٕل سُے دِ تہٕ مےٚ اَسہِ چھُ مکان شیرُن مےٚ چھُ موج بٔڑٕ گَرَس منٛز بیٚیہِ چھُس بہٕ کُنُے زوٚن مےٚ چھُ مکان شیرُن کٕنہٕ پٮ۪ٹھَے یہِ ہسا یہِ مےٚ چھُ مےٚ چھُ کٕنہٕ پٮ۪ٹھَے رافٹ ترٛاوُن تٔتھۍ چھُم بَکار یہِ پَتہٕ چھُ مےٚ یِہوٚے شیرٕنۍ تَمہِ ساتہٕ کٮ۪ن دۄہن اگر مہربٲنی کَرٮ۪کھ گٲڑۍ چھے ژٕ یہِ ژٕ وُچھ مےٚ چھُنہٕ اَتھ کُس لاگُن بہٕ چھُس غریٖب کَرٕ کیٛاہ بیٚیہِ وٕچھ کوتاہ شیٖمٹ لَگہِ اَسہِ تِتھٕے کَرٕ بہٕ کَتھ ژےٚ سۭتۍ مےٚ دوٚپُے نا ژےٚ چھُے ژٕ چھُکھ اَتھ أنٛدر کٲم کَرَن مہربٲنی کٔرِتھ وَن ژٕ پانَے ژٕ یہِ یوتاں ژٕ دِ کٕنَس نظر کوتاہ لَگہِ تی وَنہٕ پَتہٕ بہٕ چھِسَے دَپَان رۄبہٕ سٔنٛز دٔرۍ چھُ کٕنہٕ پٮ۪ٹھَے لاگُن گۄڈٕ سُہ کٕن دیُن پَتہٕ چھُ بیٚیہِ کَتھ ہوٚتھ بہٕ چھِسَے دپان ژٕ چھُکھ اَتھ اَندَر کٲم کَران یُس اکھ اَصٕل گژھِ سُے اَکھ دِ ژٕ تۄہہِ سیٖمٹھ تہٕ بیٚیہِ نیرَکھ کَم پہَم کریوم واریاہَن جایَن گٔیوُس بہٕ دۄن ترٛٮ۪ن جایَن اَتہِ آیَم نہٕ برابردی پَتہٕ گٔیوس بہٕ اَستان اَتہِ ووٚن اَوقاف والیو پھلٲنۍ شایہِ تَتیٚن چھُے اَصٕل لٔڑکہٕ تہٕ تٔمۍ سٕے وَن بہٕ چھِسَے دَپان ژٕ چھُکھ کاربٲری ژٕ وَن کُس اَکھ گژھِ لگہار اَصٕل سُے اَکھ اَنو تہٕ وۄنۍ تُل وۄنۍ وۄنۍ تھاو ژٕ یِہوٚے اَتھ یِہوٚے اَصٕل پَہَم تھاو ژٕ ژےٚ چھے خبر ژٕے وَن دوٚپمَے أسۍ چھِ غریٖبٕے ساڑٕ ژور ہَتھ تاں گژھیٛا ساڑ ژور ہَتھ تاں ژور ہَتھ شیٖتھ تام آ خۄدا تعالیٰ کٔرِنۍ خۄدا تعالیٰ کٔرِنۍ ژٕ دِس پانہٕ نظر خۄدا تعالیٰ دی نَے صحت تہِ بیٚیہِ دی نَے فٲہِد بہٕ چھُس غریٖب مےٚ چھے موج بٔڈٕ بہٕ چھِسَے مان بیگہٕ ہَتھ کھنٛڈ حال لَگہِ کٕنَس اَتھ چھُنہ یہِ چھُنہ گۄڈٕ پٮ۪ٹھَے شیرُن سِیٖمٹَس منٛز پَنٛژاہ بیگ آز یہِ چھُ مہربٲنی چھِ اگر ژٕ اگر تِم رۄپیہِ دَہ ژے لارِہَنَے ژٕ نَتَے ترٛایہِ ہَکٕے دوٚپمَے نا بہٕ چھِسَے غریٖب سٮ۪فکَو سٮ۪فکَو لَگیا ؤنٛدِتھ سٮ۪فکَو تُل خۄدا تہٕ نبی کٔرۍنَے یٲری